اَگر أسۍ وُچھو زِ یِم تہِ پرٛایویٹ ہاسپِٹَل وُچھہِ بہٕ پننِس ایریا ہَس منٛز تہٕ پرٛایویٹ ہاسپِٹَل چھِ واریاہ زیادٕ کَم ایز کَمپِیٲرڈ ٹوٚ اَگر أسۍ وُچھو گورمیٚنٛٹہٕ اَگر أسۍ گورمیٚنٛٹہٕ وُچھو تٔمِچۍ فیسَلٹی تٔمِچۍ چھِ آسان واریاہ زیادٕ میسر ایز کَمپِیٲرڈ ٹوٚ بَہ نِسبَتہِ پرٛایویٹَس نِش ہاں پرٛایویٹَس منٛز تہِ چھِ واریاہ زیادٕ اصٕل صاف صفٲیی چھِ آسان پیشیٚنٛٹَس چھِ یِوان اِنڈِوِجؤلی خیال تھاونہٕ مگر بہٕ چھُس پرٛیٚفَر کَران یُس گورمیٚنٛٹہٕ ہاسپِٹَل چھِ تَتھ منٛز چھِ بَڑٕ آسٲنی سان مطلب اَکھ کانٛہہ عام اِنسان اَگر أسۍ وُچھو سُہ ہیٚکہِ بَڑٕ آسٲنی سان پننِس دٲدِس تَتہِ واتنٲوِتھ تَتہِ چھِ اصٕل پٲٹھۍ ڈاکٹَر بیٚہوان بٔڑۍ بٔڑۍ ڈاکٹَر یِمو ایٚم ڈی ایٚم بی بی ایٚس یِم بَجہِ بَجہِ ڈِگری چھَکھ آسان کَرۍ مَژ تہٕ تِم چھِ لوٗکَن ہُنٛد علاج علاج کَران تہٕ لوٗکَن چھِ بَڑٕ فٲیدٕ واتان تہٕ تِمَن منٛز چھِ بَڑٕ فیسَلٹی آسان میسر تھاونہٕ مگر پرٛایویٹَن منٛز تہِ چھِ واریاہ زیادٕ صفٲیی ہُنٛد خیال چھُ یِوان تھاونہٕ أکِس بیٚمارَس چھِ اَلگ پٲٹھۍ یِوان دھیان دنہٕ دھیان دِنہٕ یوان تھاونہٕ تہٕ واریاہ زیادٕ تٔمِس فیٖچٲرٕس چھِ تَتہِ آسان الگ روٗم چھُس یِوان دِنہٕ دَوا چھُس یِوان اصٕل دِنہٕ مگر گورمیٚنٛٹ ہاسپِٹَل چھِ مےٚ باسان اَتھ مُقابلَس منٛز اصٕل کیٛازکہِ ہوٚتہِ چھِ أسۍ زیادٕ فیٖس دِوان تہٕ ییٚتہِ چھِ کَم تہٕ ڈاکٹرو چھَکھ آسان ہِشی ڈِگری کٔرمٕژ تہٕ مےٚ چھِنہٕ باسان اَتہِ کیٛاہ فرق روٗز